أسۍ حظ چھِ صبحَس وۄتھان تہٕ چاے بَناوان گۄڈٕ چھِ آسان کَالَے رَس کٔڑمٕژ چاے سِٹیٖل پٔتلَس منٛز أسۍ چھِنہٕ مگر تَمہِ خٲطرٕ تھوٚمُت ترٛاموٗ بانہٕ ترٛاموِس بانَس منٛز چھُ اَکھ چیٖز تَتھ یُس ترٛامُک یہِ چھُ نیران کیٛاہ چھُ اَتھ ناو ترٛامُک سُہ ترٛام چھُ رَلان اَتھ منٛز تَمہِ سۭتۍ چھُ اِنسان بَڑٕ بلوان گژھان سٹرانٛگ گژھان تہٕ پَتہٕ چھِ تہٕ پَتہٕ چھِ اسہِ کٔرمٕژ کٲم اسہِ چھِ چاے بناونہٕ خٲطرٕ تھومُت سِٹیٖل پٔتلہٕ اکھ وۄنۍ چھِ پیٚوان گیسَس پٮ۪ٹھ لاگُن تِکیٛازِ ییٚتہِ لٲگِکھ میٖٹر سٕمارٹ میٖٹر لٲگِکھ ہیٖٹر ویٖٹر پیٚیہِ وۄٹٕنۍ وۄنۍ چھِ پیٚوان گیسَن پٮ۪ٹھ لاگٕنۍ یِم چایہِ وایہِ اس لیے کیٛاہ چھُ اسہِ تھوٚمُت سِٹیٖل پٔتلہٕ تَمہِ خٲطرٕ تاکہِ سُہ گژھہِ گیسَس پٮ۪ٹھ ٲں جلدی جلدی گرٕم تہٕ جلدی یی گرٛیٚکھ پَتہٕ تھاوان کیٚٹلہِ بھٔرِتھ تہٕ کیٚٹلہِ پَتہٕ گٔے کٲم کَرٕنۍ تہٕ ٲں پھِران چھِ تہٕ چیٚوان چھِ تَمہِ پَتہٕ گوٚو بَتہٕ سُہ گوٚو لاگُن بَنٹنَس منٛز صُبحٲے صُبحٲے تہٕ بَنٹنَس منٛز چھُ گژھان مزٕ بَتَس مگر وۄنۍ چھُ یپٲرۍ پاورُک تہِ پیٚوان سونٛچُن اسہِ چھِ اوٚن پَتہٕ رایِس کُکَر اَکھ اَکھ اوٚنمُت شےٚ لیٖٹرُن ییٚلہِ وۄنۍ سارنٕے خٲطرٕ آسہِ رَنُن تیٚلہِ رَنَو پانٛژھ لیٖٹرٕنِس منٛز نَہ تہٕ اگر پَتہٕ زٕ ترٛےٚ اَکھ زٕ کپ ٲسۍ رَنٕنۍ تیٚلہِ چھُ اسہِ اوٚنمُت سُہ اَکھ لیٖٹَرُن اَکھ تہٕ تٔتھۍ منٛزٕے ترٛاوان وۄنۍ تہٕ تتھۍ منٛزٕے پَتہٕ رَنَن نفرَن دۄن ترٛیٚن کیٛوت تہٕ تَمہِ پَتہٕ کیٛاہ حظ چھِ اسہِ کٔرمٕژ کٲم وۄنۍ چھِ دۄدھ گرٛیٚکناونَس خٲطرٕ چھُ اسہِ اوٚنمُت سُہ خصوٗصی سُہ سِٹی دار پٔتلہٕ سُہ یہِ سُہ آسان سُہ زیٛوٗٹھ پٔتلہٕ تَتھ یِوان سیٖٹی تہِ نَہ تہٕ اوس ژلان دۄہے اوس ژلان گیسَس یہِ کیٛاہ چھُ اَتھ ناو دۄدھ اوس ژلان نیٖرِتھ پتہٕ ٲس آسان گیسَس گانٛد ؤژھمٕژ اَن تہٕ پتہٕ صابَن کیٚہتٲنۍ کیٚہتٲنۍ تہٕ سۄ ٲسۍ پتہٕ بیٛاکھ خۄشکیٚتھ آسان تہٕ بیٚیہِ دۄدھُک تہِ ضایعہِ دۄدھ تہِ ضایعہِ گژھان تہٕ تَمہِ خٲطرٕ چھُ اسہِ اوٚنمُت سُے پَتہٕ گٔو کٔرمٕژ کٲم عام یِم سیٛن ویٛن چھُ تا یہِ ٲں بَناونہٕ خٲطرٕ تَمہِ خٲطرٕ چھِ اسہِ گۄڈٕ تھٔمٕژ ٲں پرٛیٚشَر کُکَر یا سیٹی ویٹی دِوان سیٚننہٕ خٲطرٕ تہٕ ٲلوٕ چھِ ماز چھُ تِم سیٚننہٕ خٲطرٕ چھُ اسہِ تھوٚمُت حظ پرٛیٚشَر کُکَر پَتہٕ گوٚوُس تڑکہٕ لگاونہٕ خٲطرٕ یَتھ زن وَنان چھِ کٲشر پٲٹھۍ بَگار کَرنہٕ خٲطرٕ بَگار کَرنہٕ خٲطرٕ چھُ اسہِ تھٔمٕژ تایہِ پیٛوٗنتہ اَکھ تہٕ تٔتھۍ منٛزٕے چھِ أسۍ کَران تڑکہٕ تَیار تہٕ ترٛاوان چھِ پَتہٕ ہۄتھ سِنِسَن تہٕ ٲں بَس بیٚیہِ کیٛاہ بیٚیہِ اَگر وۄنۍ کیٚنٛہہ بوٚڑ بوٚڑ چیٖز اوس مٲنۍ تو کۄرمہٕ اوس یَکھٕنۍ ٲسۍ تَمہِ خٲطرٕ تھَمژٕ ترٛامو دِیگچہٕ وارِ تِمنٕے ترٛامُو دِیگچہٕ واریٚن منٛز تھاوان تہٕ سُہ چھُ روزان ترٛاموٗ دِیگچہٕ وٲر چھِ روزان سیف ٲں کھیٚنہٕ چیٚنہٕ خٲطرٕ تہِ مُضِر تہِ چھُنہٕ گَژھان تیٛوٗتاہ کیٚنٛہہ تہِ تَتھ چھِ تَتھ چھِنہٕ مُضِر اَثرات کَم آسان ترٛاموٗ بانَن چھِ آسان مُضِر اَثرات کَم تہٕ اگر أسۍ وُچھو تِکیٛازِ بیٚیہِ ٲسۍ أسۍ کَرٕنۍ تِم خۄراسان پٔتلہٕ ؤتلہٕ استعمال یا ہیٚنٛڈولیم یا جہازٕ میٚٹل ٲسۍ تتھ أکِس وَنان تَمہِ سۭتۍ اوس گژھان صحتٕے یوت خراب تہٕ ٲں بیٚیہِ ٲسۍ کران کٲم بیٚیہِ ٲسۍ اسہِ اسہِ چھُ اصلی چاے بَناونہٕ خٲطرٕ اکھ ڈِبہٕ تھوٚمُت سُہ چھُ کَتریٛوٗ بانہٕ تہٕ أسۍ چھِ تٔتھۍ منٛز تہِ اَکثر مٔنٛزۍ کُنہِ ساتہٕ چاے بَناوان ییٚمہِ ساتہٕ أسۍ نیٚبرٕ کٔنۍ چھُ اسہِ دانہٕ پیٛونٛتہ اَکھ تھوٚمُت ییٚلہ أسۍ دان چھِ پیٚوان تَمہِ ساتہٕ چھِ أسۍ تٔتھۍ منٛزٕے چاے بَناوان تَتھ منٛز چھُ گژھان کُس مَزٕ کُس مَزٕ اوٚہ اوٚہ باقٕے وَالسلم